وعلیکُم السلام السلامُ علیکُم اَسہِ حظ چھُ خانٛدر اَسہِ حظ ٲسۍ گاڈٕ تُلنہِ گاڈٕ تُہۍ ؤنۍ تَو مےٚ ریٹ کیٛاہ چھِ اَز گاڈَن گژھان اَسہِ ٲس زٕ کۅنٛیٹٕل تُلٕنۍ اَچھا ٹھیٖک تُہۍ ؤنۍ تَو مےٚ تیٚل بٔلۍ گاڈٕ کۭتِس چھِ گژھان سمنٛدٕری گاڈٕ اَچھا ٹھیٖک تُہۍ ؤنۍ تَو مےٚ یہِ اَسہِ حظ چھُ خانٛدر اَسہِ چھُ خانٛدر تہٕ اَسہِ دوٚپ أسۍ چھِ کٲشِر چھِ رنان وازٕوان واریاہ وۅنۍ کرو أسۍ اَتھ ایٚڈ یِتہٕ

ہے مےٚ ؤنۍ تَو تُہۍ وۅنۍ یِم بجہِ گاڈٕ کۭتِس چھِ گژھان اَچھا ٹھیٖک ٹھیٖک اَسہِ چھِ یِتھٕ پٲٹھۍ پٍنٛژٕہ شتوُہ خانٛدر یَتھ ڈیٹٕس پیٚٹھ تُہۍ ؤنۍ تَو مےٚ تُہۍ یِیوا اَسہِ اورٕے ہیٚتھ کِنہٕ أسۍ وَسو یورٕے گٲڑۍ ہیٚتھ ٹھیک چھُ تُہۍ ترٛاوٕ اوٚرے

آ ٹھیٖک چھُ ٹھیٖک چھُ تیٚلہِ گاڈٕ گَژھِ اَصٕل آسٕنۍ باقٕے چھُنہٕ کیٚنٛہہ بَجہِ بَجہِ تہِ گٔژھِ آسنہِ اَصٕل گَژھِ آسنہِ ریٹ تہِ گَژھِ ؤنۍ ٹھیٖکھٕے آسٕنۍ آ تِی چھِس نہٕ بہٕ تہِ ونان ریٹ تہِ گٔژھ پتہٕ آسٕنی اَصٕل یُتھ اِنسان ہیٚکہِ تُلِتھ زیادٕ زیادٕ ٹھیٖک چھُنہٕ حظ اَچھا ٹھیٖک اَسہِ حظ چھُ پٍنٛژٕہ شَتوُہ ڈیٹہٕ یَتھ ڈیٹ چھُ اَسہِ اَتھ پٮ۪ٹھ چھُ اَسہِ خانٛدر تُہۍ تھٲوِزیٚو اَتھ ڈیٹٕس پیٚٹھ اَسہِ گاڈٕ زٕ کۅنٛیٹٕل خانٛدر حظ چھِ اَسہِ کورِ چلو ٹھیٖک چھُ تیٚلہِ اہَن حظ آ چلو ٹھیٖک حظ بِہِو خۄدایَس حوال اَدٕ شُکریہِ